اسلام علیکُم ٹھیٖک چھُو حظ بَس حظ دُعا ؤنِو

اَسہِ حظ چھِ نوٚو اِنٹرویوِ خٲطرٕ ڈیٹ کوٚرمُت بَٹہٕ وارِ دۄہ آ بَٹہٕ وارِ دۄہ یِیِو تُہۍ پَرواے چھُنہٕ کیٚنٛہہ تۄہہِ کَرو یِمن مِس چھُ گوٚمُت یِمَن کَرو أسۍ نوٚو اِنٹروِیو اَدٕ حظ